ہٮ۪لو ہاں ؤنیو اَسلامُ علیکُم بہٕ چھَس کشمیٖری ٹیٖچَر تُہۍ کٔم چھُو اچھا بہٕ چھَس تۄہہِ چھُو پاے تُہۍ چھُو نا کٲشِر ٹیٖچَر بہٕ چھَس سٹوٗڈَنٛٹ مےٚ چھُ کشمیٖری ہٮ۪چھُن

تۄہہِ اوسو نا اَکھ اٮ۪ڈ دیُتمُت اخبارَسَن تہٕ مےٚ دیُت ژھونٛڈ تَتی پٮ۪ٹھ تُہُنٛد نَمبَر تہٕ وٕ کوٚرمَو مےٚ فون مےٚ دوٚپ بہٕ وَنَو تۄہہِ مےٚ چھِ کٲشُر ہٮ۪چھُن تہٕ تُہۍ ہٮ۪چھنٲے وا ٹایمِنٛگ وایمِنٛگ ؤنیُو مےٚ بیٚیہ فیٖس ویٖس سورُے کیٚنہہ نہ أسۍ چھِنہٕ تہِ سُکوٗلَس پران کیٚنہہ أسۍ چھِ پران أتی چھُنہٕ سُہ تٔکیٛاہ دٔچھِنۍ کِنۍ بیاکھ سُکوٗل أسۍ چھِ تٔتھی پران اَسہِ چھِ پَرناوان تہٕ مگر مےٚ چھِنہٕ تیوٗت تران تَتہِ سَمجھ کیٚنہہ تَوٕے چھَس بہٕ یژھان کہ تھوڑا بہت کٲشِر پٲٹھۍ چھِ مےٚ تگان مگر لٮ۪کھُن تہٕ پَرُن چھُم نہ تگان کیٚنہہ اَسہِ چھِ لیٚکھناوان پَرٕناوان مگر مےٚ چھُنہٕ تگان کیٚنہہ نہ تُہۍ ؤنۍ زیٚو نا کیٛاہ چھُ اَنُن تہٕ پتہٕ اَنہٕ بہٕ سٲرٕے کِتاب تہِ وٕرٕک بُک تہِ سورُے کیٚنہہ اَنہٕ بہٕ سٮ۪کَنڈَس

اچھا ٹھیک اچھا اچھا اچھ اچھا اچھا اچھا اَہَن حظ اچھا پرایمری کٲشِر کِتاب اَہَن حظ مےٚ حظ آو سَمجھ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ اَہَن ٹھیٖک چھُ

اَدٕ حظ ٹھیٖک چھُ

اَہَن حظ کوٗتاہ فیٖس ہٮ۪یو چلو چلو ٹھیٖک چھِ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ اچھا اَدٕ حظ بِہیو بِہیو اَدٕ حظ بِہیو